اگر أسۍ کوپوارہ ڈسٹرکٕچ کَتھ کَرو یہِ چھِ یوان ساروی کھۄتہٕ یِتہِ چھِ یوان ساروی کھۄتہِ بوٚڑ ٹیٚورسٹ پٕلیس مانا ہوا اگر أسۍ اتھ منٛز چھِ واریاہ جایہ اگر أسۍ کَتھ کَرو مطلب گۄڑنِچ جاے یۄس یوان چھِ اگر أسۍ کَتھ کَرو لولاب ویلی لولاب ویلی چھِ ساروی کھۄتہٕ بوڑ مطلب ٹیورِسٹ پٕلیس یوان مانا ہوا یہِ چھِ مطلب ایمچ نیچرل بیٚوٹی چھُ اٹریکٹ کَران لوکَن ایمچ نیچرل بیٚوٹی چھِ مطلب ونان کہِ لولاب ویلی چھِ یوان مانا ہوا ٹیورسٹ پٕلیس اَمچ یِم صُبحایِچ یِم آفتابچہ زٕژٕ یِم چھِ کَران اَٹریکٹ پیپٕل مطلب اَمچ یہِ فریش اَیَر چھِ ایٚور گریٖن فارِسٹز چھِ جنگلات چھِ موٹین چھِ یِم چھِ کَران اَٹریکٹ پیپٕل کہ تُہۍ یِیو بیٚیہِ بار بار بار بار یور وچھنہ خٲطرٕ اَتِک لُکھ چھِ واریاہ فرینڑلی اَتِک لُکھ چھِ واریاہ حَمبٕل یِم لوکن سۭتۍ چھِ اِتھ پٲٹھۍ بیٚہوان کہ لُکھ چھِ گژھان مجبور بیٚیہِ یِنہٕ خٲطرٕ اور یہ جاے وِزٹ کَرنہ خٲطرٕ ٲم لولاب ویلی چھِ مطلب واریاہ فروٹ ٹریز تہِ ایٚولیٚبٕل مطلب ایٚپٕل مطلب ژونٛٹھۍ چھِ ژٕنَن چھِ ژیرٕ چھِ ٲلچہ چھِ یا ڈوٗنۍ چھِ یِم چھِ کامن یِم چھِ ٲں یہَ یِم چھِ کامن اتھ ویلی یس منٛز لولاب ویلی چھِ یوان وَنہٕ تہِ فروٹ باوُل آف جے اینڑ کے یہِ چھِ سُہ پٕلیس یُس یتہِ چھِ سُہ پٕلیس یُس اَٹریکٹ چھِ کَران لوکَن کہ تُہۍ یِیو یور تُہۍ کٔریو وِزٹ اَتھ جایہ منٛز دۄن دۄن ؤرۍ ین منٛز دۄن ؤرۍ ین منزآیہ زیادٕ وٕہ أتھۍ منٛز چھِ اکھ جاے اکھ یتھ ونان چھِ أسۍ سیماب ویلی سیماب ویلی چھِ اینٹٕرینس اف دِ لولاب ویلی یتہِ چھِ پَننہِ نیچرَل بیٚوٹی سۭتۍ یوان ماننہٕ ہوا تہ پَننہِ واٹر باڑی سۭتۍ یوان مانا ہوا اَتہ چھِ واٹر باڑیز یَتھ أسۍ ونان چھِ دالٕ کُل یہِ چھُ یوان پَننہِ گرین فارسٹ سۭتۍ چھُ یہِ یِوان مانا ہُوا اَمِکۍ تَرو تازا ہوا چھُ اَمِکۍ گرین فارسٹز چھِ ہِمالِیاز موٹینز چھِ یِم أندۍ أندۍ اتھ سَرَوڑِنگس چھِ آسان فریش اَیَر اَمِیُک یِم چھِ ساروٕین اَکٲو کامن چیز کہِ ییتہِ چھُ نیچرل بیٚوٹی ہرکُنہ جایہ بیٚیہِ چھِ یہِ مطلب لُکھ اورٕ یِوان ڈے پِکنِکن خٲطرٕ تہِ چھِ اور لُکھ یِوان یا راک کٕلِمبِنگ کَرنہٕ خٲطرٕ یا ٹرِیکلِنگ کرنہٕ خٲطرٕ تہِ چھِ لُکھ اور یِوان زیادٕ تر پٔتمٮ۪ن دۄن ؤرۍ ین ہُند زیادِ آو وچھنہ کہِ یِمن جاین آیہ زیادٕ زیادٕ وِزِٹ کَرنہ باقے جایہِ اگر أسۍ وٕچھو ژوٗنٹھۍ گام پارک چھِ چلڑرنس پارک چھِ یا نٔگدِوادی پارک چھِ یِم چھِ نٔگدِوادی پارکہ ہنٛز اگر کَتھ کَرو یتہِ چھِ ریسینٹلی گٔمٕژ کریٹ گٔمژ مطلب اور اور آے ساروی کھۄتہ زیادٕ ٹورسٹ آے وِزٹ کورُکھ اور ساروی کھۄتہٕ زیادٕ آو وٕچھنہ نٔگرِواری ییتہِ چھُ ییتی نٔگرِواری نٔگرِ چھِ ییٚتہِ جاے اکھ اتھ چھِ ونان نٔگرِوارِ منٛز آمُتۍ یہِ اَتہ اوس نہ کِہینۍ اَتہ اوس سِمپٕلی اَتٮ۪تھ اوس فارسٹز ٲسۍ آسان یُس یِمو مطلب ٲں ٲسۍ یَم ٹورسٹ آے اور زیادٕ وٕچھنہ اَتہِ کورُکھ لُوکَو بَنوو یوتۍ اَٹریکٹِو کہ بٲقٕے مُلکو پیٹھ آے لُکھ اور وٕچھنہِ وِزٹ کَرنہِ نٔے نٔے چیز بَنٲوِکھ اتھ یِتٮ۪و لُکو وٕچھتھ اَتہِ آ چلڑرَنس پارک تہِ چلڑرَنس پارک آیہِ بناونہ یہِ چھِ اَتہِ چھِ آم طور شُرۍ یِوان بٲقٕے لُکھ تہِ چھِ یِوان مگر یہِ چھِ زیادٕ تر آمژ شُرٮ۪ن ہٕند خٲطرٕ بناونہ اے پَتہٕ اگر أسۍ بٲقٕے جاین ہِنٛز کَتھ کَرو ییٚتہ چھِ یوان ٹی پی ٹی پی تہِ چھِ واریاہ اَٹریکٹو پٕلیس یُس لُکَن چھُ اکریکٹ کَران پانس کُن فریش اَیر مَوٹینز نیچرَل بیوٹی واٹر باڑیٖز یِم چھِ کران ایٚٹریکٹ پیپٕل یِم نیٖرِتھ چھِ بَنگس بَنگس ویلی یۄس یِم ساروی جایو کھۄتہٕ بٔڑ جاے چھِ یور زیادٕ لُکھ چھِ کَران وِزِٹ ساروی کھۄتہٕ زیادٕ لُکھ چھِ کَران وِزِٹ اَتِکۍ یِم پہاڑ چھِ بناوان بناوان اَٹریکٹِو اَتُک شیٖن اَتہِ چھُ آسان شیٖن وَندٕ وَہرات چھِ آسان پہاڑن پیٹھ شیٖن سُہ چھُ بناوان لوکَن اَٹریکٹِو اَتِکۍ اَتِکۍ یِم شیٚپ یاڑٕس چھِ آسان بٔکروالز چھِ آسان تِم چھِ بناوان لوکَن اَٹریکٹِو اُہُند لِیٚولی ہُڑ کِتھ پٲٹھۍ چھُ آسان سُہ چھُ بناوان اَٹریکٹِو ٹورِسٹن کہِ تُہۍ یِیو تُہۍ کٔرو وِزٹ یور اَتیُک فریش شاور یہِ چھُ ماینٛڑ کَران فریش اَتِیُک اَیَر چھُ کَران رِلیکس چھُ کَران ماینٛڑ اَتِیُک یہِ تَروتازہ چھُ کَران اَتِیُک یہِ ہوا تَمہ پَتہٕ حظ گَژھو اَمہ اوکُن تہِ چھِ یِوان باقٕے جایہ مطلب سادنا سادناہُک یہِ پواینٹ اکھ وِیو یُس یہ وُچھان چھِ سایڑ ویو چھِ وُچھان یہِ چھُ زیادٕ اَٹریکٹ کَران لوکَن تہٕ یِم آسہٕ کیٚنٛہہ کیٚنٛہہ جایہ یِم اَسہِ اَہن کوپوارہ ڈسٹرکس منٛز چھُ یِوان زیادٕ تر لَبنہٕ تہٕ بیٚیہِ یور زیادٕ ٹورسٹ چھِ وِزٹ کران